یِم أزِکۍ شُرۍ چھِ یِم چھِ زیادٕ اِستعمال کَران موبایل بیٚیہِ آسان ٹی وی وٕچھان سکول ییِکیاہ گوٚو پَرُس اوس کرونا ویَرَس تَتھ منٛز رودۍ سکول بَند تہٕ یِمَن گٔے آن لاین کٕلاس سِٹاٹ ییمہِ سۭتۍ یِم موبایلَس سۭتۍ زیادٕ لٔگۍ تہٕ گَرِکیو أنِکھ موبایل تہِ یِمَن خٲطرٕ بیٚیہِ ٹی وی لٔگۍ سکول اَز چھِ یِم سکول گَژھان تہٕ اورِ چھِ یوان تہٕ تراوان ٹی وی الہٕ ییٚلہٕ ییمہِ سۭتۍ أہنٛدٮ۪ن صحتَن پٮ۪ٹھ واریاہ فرق پیو تہٕ زیادٕ کھۄتہٕ زیادٕ فرق چھِ أہندٮ۪ن أچھٮ۪ن پٮ۪ٹھ پیٚوان موبایِل زیادٕ استعمال کَرنہٕ سۭتۍ چھِ أہندٮ۪ن أچھَن گومُت خراب کہِ واریاہ یِم شُرۍ چھِ یِم باہ تُرٛواہ وٕہٕرۍ چھِ تِمَن چھِ عٲنکہٕ لٲگِتھ بییٚہِ چھُ تِمَن کَم کَم گوٚٹ گوٚٹ اَتھہِ یِوان یہِ چھُ سوری اثر ٹی وی سۭتۍ تہٕ موبایلہٕ سۭتۍ موبایلہٕ سۭتۍ چھِ زیادٕ أچھ خراب گَژھان تہٕ ٹی وی سۭتۍ لگاتار ٹی وی یَس کُن وُچھُن تہٕ چھُ أچھَن خٲطرٕ مُضِر یِم یِم دۄنوے چیز چھِ أچھَن خٲطرٕ مُضِر تہٕ یِمے زٕ چیز چھِ شُرۍ آز کَل زیادٕ کَران ییمہِ سۭتۍ أہندٮ۪ن أچھَن چھُ واریاہ زیادٕ نۄقصان ووتمُت